اسلام عليكم ورحمة الله میٲنۍ اَکھ فیورِٹ ریسِپی چھےٚ یُس مےٚ ہمیشہِ پسند چھےٚ سُہ گوٚو فرایِڈ رایِس یہِ چھُ واریاہ زیادٕ اصل یہِ چھُ صحیت خٲطرٕتہِ واریاہ زیادٕ اصل أِکِس انسان سٕندۍ باپتھ کیازِ کہِ مےٚ چھُ یہِ حد کھۄتہٕ تہِ زیادٕ پسند بہٕ چھس زیادٕ لایک یہِ مطلب بہٕ چھس زیادٕ پسند أمی کِنۍ یہِ کَران یہِ چھُ اَکھ واریاہ زیادٕ کَم ٹایمَس منٛز تیار گَژھان یہِ ہیٚکو أسۍ کُنہِ تہِ وِز بنٲوِتھ اگر واریاہ زیادٕ کَمی ٹایم آسہِ تَمہِ وِز تہِ ہیٚکو أسۍ یہِ بنٲوِتھ تیار کٔرِتھ یِم یہِ چھِ واریاہ اصل ریسِپی یہِ چھِ مےٚ ہَمیشہِ یہِ چھس بہٕ ہَمیشہ پسند کَران یہِ چھُ اَتھ منٛز چھُ اصل یِم اَمہِ سۭتۍ چھُ اَسہِ مطلب اصل باڈی وَاٹَمِن وغیرہ تہِ مِلان یہِ چھُ وارایاہ اصل أکِس اِن صیحت مند اِنسان سٕندۍ باپتھ یہِ ریسِپی آ اَوے چھس بہٕ یہِ زیادٕ پسند کَران فرایِڈ رَایِس یہِ چھُ واریاہ زیادٕ اصل مےٚ لَگَن